ہاں أسۍ چھِ گَرِ کَران یہِ سبزی چھِ أسۍ گَرِ کَران أسۍ چھِ ہٮ۪کان أسۍ چھِ رُوان ہاکھ تہِ مطلب وٕنکٮ۪س چھِ مطلب لَگان أسۍ زیادٕ تر ہاکھ چھُ اَلہٕ چھِ لٲر چھِ آسان یِم گٔے وٕنکٮ۪س خٲطرٕ پَتہٕ ییٚلہِ وۄنۍ امہِ وۄنۍ امہِ مٔزیٖد چھِ یِوان وِنٹَر اَمہِ پَتہٕ تَمہِ خٲطرٕ چھِ أسۍ یہِ مطلب پَتہٕ تھاوان یہِ ہاکھ تہِ وَندٕ خٲطرٕ ہاکھ بَناوان سُہ چھِ پٮ۪وان نَیہِ سَر پَتہٕ رُوُن بیٚیہِ چھِ گۄگجہِ چھِ تھاوان ایویلیبٕل مُجہِ چھِ تھاوان ایویلیبٕل گازرِ چھِ تھاوان ایویلیبٕل کیٛازِکہِ تِم چھِ لَگان پَتہٕ اَسہِ بروںٛہہ ییٚمہِ ساتہٕ تھوڑا یہِ وِنٹر چھُ اَسہِ تھوڑا سَکھٕے آسان کٔشیٖرِ منٛز کیٛازِکہِ بروس چھُنہٕ آسان کہِ أتی چھُ آسان ٹھیٖک أتی چھُ آسان کٔشیٖرِ منٛز زیادٕ شیٖن چھُ پٮ۪وان کُنہِ ساتہٕ تیوٗتاہ لگ بگ رٮ۪تَن پنٛدہَن دۄہَن چھِنہٕ پٮ۪وان اَسہِ اور نیرُن کِہیٖنۍ نہٕ کیٛازِکہِ نہ چھُ آسان فیسلٹی چھِنہٕ آسان ایویلیبٕل کِہیٖنۍ تہٕ اسی لیے چھِ أسۍ یہِ گَرے کَران زیادٕ تر گاڑِ چھِ ایویلیبٕل چھِنہٕ آسان کینٛہہ تَمہِ سۭتۍ چھِ اَسہِ مطلب مُشکلات گژھان تہٕ اَوَے چھِ أسۍ تَمہِ موٗجوٗب یہِ گَرے سبزی کَران زیادَے سبزی کَران گَرے پرٛٮ۪فر